یِم گامٕکۍ لُکھ چھِ آسان تِم چھِ ہمیشہِ دِوان ترجیٖح گِنٛدنَس درٛوٚکنَس بٔنسبط کہِ یِم شہرٕکۍ لُکھ چھِ آسان گامٕکٮ۪ن لُکَن ہِںٛز گِنٛدنَس متعلق چھِ یِہٕے راے کہِ ییٚلہِ اِنسان گِنٛدِ تیٚلے روزِ سُہ دٮ۪مٲغی تہٕ بیٚیہِ تٔمۍ سُنٛد صحت تنٛدرُست ییٚلہِ اِنسان گِنٛدنَس درٛوٚکنَس سۭتۍ چھِ آوُر روزان تٔمۍ سُنٛد یُس دٮ۪ماغ چھِ سُہ چھِنہٕ باقٕیَن بُرٕ خُرافاتَن کُن لَگان کینٛہہ